مےٚ ہَسا چھُ پنٛنہِ زِندَگی منٛز اَکھ اَسوُن تہٕ بیٚیہِ یاد تھاوان وول سٹوری ییٚلہِ ہَسا بہٕ وٕچھان ٲسٕس جان جاناوارَن ہُنٛد کیٚنٛہہ بیٚیہِ ہسا ییٚلہِ بہٕ ٲسٕس کانٛہہ اٮ۪ڈوٮ۪نچَر وٕچھان اَگَر ہَسا أسۍ مِثال نِمو أکِس طوطہٕ سٕنٛز اَکھ طوط ہَسا چھِ اَکھ دِل مُفیٖد کَتھ کَران یہِ یۄس کَتھ ہَسا تٔمِس یور وَنو سۄ کَتھ چھِ سُہ اورٕ تہِ وَنان بہٕ ہَسا ییٚلہِ أکِس اَکہِ دۄہ أکِس جاے گٔیَس تَتہِ ہَسا اوسُکھ سُہ طوط ہیٚچھنومُت سُہ ہسا اوس وَنان لااِلہَ اِلا اللہ سُہ ہسا بیٚیہِ ہسا ییٚلہِ ییٚلہِ تہِ سُہ گَرٕ مزکِس کٲنٛسہِ بٲژَس اوس وٕچھان سُہ ہَسا اوس تٔمِس کَران آلو لالا بیٚیہِ ییٚلہِ ہَسا بہٕ کُنہِ وِزِ ٹی وی یَس پٮ۪ٹھ چھَس وٕچھان کانٛہہ تہِ سُہ پروگرام یُس ہَسا جاناوارَن ہُنٛد چھُ آسان بہٕ ہَسا چھَس پنٛنہِ زِندَگی منٛز یِہٕے کَران لایِک وٕچھُن یُس ہَسا اَبابیٖل چھِ مےٚ ہَسا چھِ آبابیٖل تہٕ بیٚیہِ ہَسا چھُ مےٚ طوطہٕ پنٛنِس پنٛنہِ زِندَگی ہُنٛد فیٚورِٹ پٔرِنٛدٕ تِہنٛد ویٖڈیوز تہٕ تِہنٛدۍ ایڈوٮ۪نچٲرٕس ہَسا چھَس بہٕ وٕچھان سۄے ہَسا چھِ مےٚ بَنٲومٕژ پَنٕنۍ مٮ۪موریبٕل سٹوری